اَسلام علیکُم آ ٹھیٖک پٲٹھۍ چھُو آ اَصٕل پٲٹھۍ تُہۍ ؤنِومےٚ یہِ کیٛاہ چھِ اَتھ وَنان ییٚمہِ نَیہِ پرٛوجَیکٹُک کیٛاہ کوٚروٕ تۅہہِ تہٕ

چلو ٹھیٖک چھُ تہٕ ہوپفُلی بہٕ روزٕ ہوپفُل کہِ مطلب اَتھ پٮ۪ٹھ لَگہِ أکِس دۄن دۄن تانۍ کٲم اَصٕل پٲٹھۍ چلو ٹھیٖک چھُ مگر آ یہِ چھُ مےٚ ژےٚ کوٚرمُت حوال یہِ پرٛوجَیکٹہٕ مگر اَتھ پٮ۪ٹھ گژھِ کٲم گژھٕنۍ واریاہ زیادٕ سِٹرٛانٛگ مےٚ گژھِ نہٕ کانٛہہ تہِ پَتہٕ اِشوٗ آسُن چلو ٹھیٖک حظ چھُ